ہیٚلو اَسَلامَ علیکُم سر تُہۍ چھُو مَشرف صٲب اَسہِ حظ ٲسۍ گٲڑۍ ہیٚنۍ

اَسہِ حظ وَنیٛاے أسۍ ہٮ۪مو یَتھ کیٛاہ وَنان اٮ۪کٕس یوٗ وِی فایو ہنٛڈرنٛڈ نہَ اَسہِ حظ گٔژھ ڈِزلٕے یہِ اَصٕل مےٚ باسان ڈِزلٕے گَژھِ اَصٕل سۄ دِیہِ مایلیج وایلیج اَصٕل ہَے ٹھیٖک ٹھیٖک مےٚ دٔپیٛو اَتھ کُس ماڈل گَژھِ اَصٕل مےٚ ؤنۍتو تۅہہِ کُس ماڈل چھُ گۄڈٕ کُس یِیَر کُس یِیَر واتہِ اِنشل زٕ ساس وُہ ماڈل تانۍ میلے اَسہِ یہِ یہِ ؤنۍتو مےٚ یہِ کُس ؤرجن چھُ ڈبلیو ٹٮ۪ن چھا ڈبلیو اَلیوَن چھا ڈبلیو ناین چھا ڈبلیو اَلیون بنہِ نا چَلو گوٚو ٹھیٖک یہِ ؤنۍتو مےٚ مایلیج کوٗتاہ دِیہِ لگ بگ

اَچھا ٹھیٖک اَچھا ٹھیٖک ٹھیٖک یہِ ؤنۍتَو مےٚ سَن روٗف وَن روٗف آسٮ۪س یہِ ؤنۍتو مےٚ کٔژ سیٖٹر آسہِ لگ بگ آ ٹھیٖک ٹھیٖک یہِ ؤنۍتو مےٚ اَتھ کیٛاہ ہُہ ریٹ کۭژاہ گَژھِ لگ بگ اَتھ اے یہِ چھُ زیادٕ دروٚگ گَژھان کَم گَژھِ نا کِہیٖنٛۍ اَتھ کوٗتاہ لَگہِ اِی ایم آے کوٗتاہ روزِ اَتھ رٮ۪تس یہِ ؤنۍتو مےٚ اِنٹرٛسٹہٕ ریٹ کیٛاہ روزٮ۪س مےٚ ؤنۍتو آٹوٗمیٹِک روزیٛا اَصٕل کِنہٕ مینوَل اَچھا مےٚ ون کیٛاہ چھُ اَچھا ٹھیٖک ٹھیٖک مےٚ ؤنۍتَو ٹٲر میلنا نٔیِی ؤیِی کِنہٕ سیکنٛڈ ہینٛڈٕے سر مےٚ ؤنیٛاے تۅہہِ تۅہہِ ؤنیٛایہِ مےٚ سیکنٛڈ ہینٛڈ زٕ ساس وُہ ماڈل تام ٹٲر کٲتیٛاہ پٔرسنٛٹ آسنٮ۪س لگ بگ اَچھا اَچھا دَپ نٔیی میلنٮ۪س اَٮ۪لاے وٮ۪لاے آسٮ۪س ہَے مےٚ باسان اَے نا مےٚ باسان ڈبلیو اِلیونس چھِ پَنٕنۍ اٮ۪لاے آسان اورے اَدٕ سا چَلو تُلِو بِہِو خۄدایس حَوال